یوٚدوے اَسہِ بوٹ لاگُن سٮ۪ٹھاہ ضٔروٗری باسان چھُ لیکِن اَتھ سۭتۍ سۭتۍ چھِ بوٗٹھ لاگنَس سٮ۪ٹھاہ زیادٕ نۄقصان تہِ ڈاکٹرٛن ہُنٛد یہِ مَشوَرٕ چھُ زِ اِنسانَس پَزِ واریاہَس ٹایمَس نَنہٕ وورٕے تہِ روزُن ننہٕ وورٕے روزُن چھُ یہِ دٔپۍ زِ تہِ بہتر اَمہِ نِش زِ اِنسان لاگہِ بوٗٹھ ہاں لیکن اگر اِنسان اِمپرٛاپَر بوٗٹھ لاگہِ تَمہِ سۭتۍ ہیٚکہِ اِنسانَس گۄ کھۄرَن منٛز زیادٕ ٲرَکھ یِتھ اور بیٚیہِ بَدبوٗ یِتھ اگر زیادَس ٹایمَس بوٗٹھ لٲگتھٕے روٗد اَمہِ سۭتٮ۪ن چھُ اِنسانَس کھۄرَن تہِ بٮ۪مٲرۍ وۄتھان خاص کَر پیتھوجَنٕز چھِ اَتھ منٛزٕے وۄپدان اِنسانَس چھُ بوٗٹھ لاگنہٕ سۭتٮ۪ن اگر اِمپرٛپَر بوٗٹ آسہِ کَمرٕچ أڈجہِ منٛز تہِ اَثر ہٮ۪کان وٲتِتھ اور کوٹھ یا گۄڈٕ یِم تہِ چھِنہٕ ہٮ۪کان پرٛاپر کٲم کٔرِتھ کیٚنٛہہ بوٗٹ لاگُن صحیح چُنُن چھُ اِسلیے سٮ۪ٹھاہ زیادٕ ضروٗری صحیح سایِز آسُن تہِ چھُ واریاہ زیادٕ میٹَر کَران اور بوٗٹُک سٮ۪ٹھاہ زیادٕ کَمفٲٹ آسُن تہِ سٮ۪ٹھاہ ضروٗری اِسلیے چھِ بوٗٹ سُہ ضروٗری یُس ہَوا انٛدر یا نٮ۪بر ضروٗر ٹرٛانسفر کَرِ کھۄرَن گژھِ اِنسانَس آختابٕچ روشنی تہِ ضروٗر واتٕنۍ اِسلیے پَزِ اَسہِ واریاہَس ٹایمَس ننہٕ وورے تہِ روزُن بوٗٹھ لاگنَس چھِ سٮ۪ٹھاہ زیادٕ سِٹرٛس یِوان دِنہٕ زِ بوٗٹ گژھِ تٮُ۪تھ آسُن یُس سایزِ کَِنۍ فِٹ آسہِ اِنسانَس اور بیٚیہِ یُس ہَوا آسہِ أنٛدرٕ نٮ۪بَر ٹرٛانَسفَر کَران یِتھٕ پٲٹھۍ گژھِ اِنسانَس بوٗٹ لاگنَس سۭتۍ سۭتٮ۪ن اَمیُک فٲیدٕ تہٕ نۄقصان تہِ یاد آسُن